أسۍ چھِ ترٛاوان اَتھ یُس أسۍ گاڈنِگ چھِ أسۍ کران اَتھ منٛز چھِ أسۍ بوٚس ترٛاوان یا کھاد چھِ ترٛاوان یا گُہہ چھِ ترٛاوان اَتھ تہٕ ییٚمہِ سۭتۍ یہِ واریاہ زَرخیز چھُ گژھان یہِ زٔمیٖن یُس میٚژ چھِ سۄ چھےٚ گژھان زَرخیز یُس یہِ سویِل اَتھ منٛز یوٗز چھِ کران اَکثر چھِ آسان یُس سویِل آسِنۍ چھِ یہِ چھِ سِی کران یوٗز تہٕ اَمِچ چھنہٕ مےٚ خَبر کُس سویِل چھِ أسۍ یوٗز کران اَلبتہ أسۍ چھِ ترٛاوان اَتھ بوس چھِ أسۍ ترٛاوان اَتھ یا أسۍ چھِ ترٛاوان اَتھ اَسہِ چھُ مطلب گرِ پالتوٗ جاناوار تِمن یُس ویسٹ میٹیٖریل چھُ آسان یہِ چھُ تٔمۍ ترٛاوان اَتھ تہٕ یِمو سۭتۍ کٔمۍ چھِ گژھان یُس یہِ زٔمیٖن چھ یہِ چھُ بَنان فرٹایل اَتھ منٛز چھِ پَتہٕ فٔلاوٲرٕس کھسان اَتھ منٛز چھُ پَتہٕ پٔلانٹٕس کھسان کیاہ کیاہ کیاہ آسٮ۪س اَسہِ وۄپدومُت سُہ چھُ اَتھ منٛز پَتہٕ کھسان تہٕ یہِ چھُ اکھ چھِ أسۍ کران بوس یوٗز بیٚیہِ چھِ کران واریاہ قٔسمٕکۍ کھاد یوٗز یِم اَتھ خٲطرٕ اَصٕل کھاد آسَن تہٕ بیٚیہِ چھُ أسۍ کران یوٗز اَتھ خٲطرٕ آب چھِ أسۍ تراوان بیٚیہِ یا أسۍ چھِ کران اَتھ گُہہ یوٗز گایہِ ہُند گُہہ یا جاناوارن ہُند پالتوٗ جاناوارن ہُند گُہہ یِم چھِ أتی بَنان چھِ فرٹایِل پَتہٕ چھِ اَتھ کھسان فٔلاوٲرٕس یا باقٕے چیٖز